کیاہ ہیٚکَس کٔرِتھ موٚکھثَر گٔیَس بہٕ پَریشان پرٲنِس زَمانَس مَنٛز ٲس گاو رَچھٕنۍ واریاہ سَہَل مگر دۄد ٲسۍ نہٕ تیوٗت دِوان کینٛہہ گاسہ لووا ٲسٕس لَگاوان برونٛہہ کُن تہٕ شامَس ٲسٕس گَژھان دۄد وٕچھنہٕ آز چھِ دۄہَس پیٚوان خزمت کَرٕنۍ پھیٖڈ دِنۍ کٔش دِنۍ تریش سۭتۍ نوٗن تراوُن نیوٗل گاسہٕ دیُن پھٲیدٕ تہِ چھُ سیٚٹھاہ امہ سۭتۍ چھِ گاو پَنُن پان تہِ پَکناوان پھٲیدٕ تہِ چھُ گَرٕ تہِ چھ پَکناوا پرٲنٛۍ لُکھ ٲسۍ نہٕ زیادٕ سَنان اوکُن آز چھُ دَوا پٲشی کَران آز چھِ واریَہَن قٕسمَن ہٕنٛدۍ دَوا تہِ دِوان بروہمہِ زَمان کھۄتہٕ چھُ واریاہ وٕنکٮ۪ن اصل دۄدُک پٲداوار تہِ چھُ واریاہ ژوٚر مٲدانَن مَنٛز ٲسۍ تراوان یَلہٕ آز چھنہٕ تِم مٲدان تہِ کینٛہہ آز چھ باغَس مَنٛز تراوان برونٛہہ ٲسۍ نہٕ ییٖژ فیسَلٹی کینٛہہ ییٖژ آز چھِ آز چھِ فیسَلٹی واریاہ آز چھِ ڈاکٹر فیسَلٹی زیادٕ اصل ییٚمہِ سۭتۍ گُپنَس دَوا پَوا ٹایمَس پیٚٹھ چھُ واتان ڈاکٹر تہِ چھِ یِوان پرابلم چھنہٕ گَژھان گُپنَس کِہیٖنۍ ویٚکسیٖن چھِس کَران کیلشَم چھِس دِوان ہر کانٛہہ پھیسَلٹی چھِ وٕنکٮ۪س واریاہ اصل بروہمہِ کھۄتہٕ چھِ واریاہ اصل برونٛہہ اوس پیٚوان ییٚتہِ پیٚٹھٕ گَژھُن دہ پَنٛداہ کِلوٗمیٖٹر ڈاکٹرس آز چھ مَحلسٕے مَنٛز ویٚٹَنری سیٚنٹَر تہِ آسان ڈاکٹر تہِ آسان کانٛہہ نَتہٕ کانٛہہ ڈاکٹر چھ أکِس أکِس مَحلَس مَنٛز چھُ اکھ اکھ ڈاکٹر آسان آز چھَنہٕ پرابلِم گَژھان کینٛہہ آز چھ واریاہ گُپنَس پیٚوان واتُن کہ خَرچہِ تہِ چھُ تہٕ فٲیدٕ تہِ چھُ برونٛہہ ٲسۍ نہٕ یوٗت سَنان کینٛہہ بیٚیہِ آسہٕ برونٛہہ کٲشرٕ گٲوٕ آز چھِ جرسی گٲوٕ کراس آز چھ واریاہ فٲیدٕ مَنٛد یِم چیٖز چھ آز واریاہ فٲیدٕ آز چھ گُپنَس مَنٛز واریاہ فٲیدٕ ووٚژھ تہِ چھُ گایہِ زیٚوان گٲو سُہ چھ کٕنان دَہَن ساسَن وُہَن ساسَن ترٕہَن ساسَن تمہِ سۭتۍ چھُ واریاہ پھٲیدٕ یا وَژھٕر زیٚیَس تَس چھِ بَنان پَتہٕ بیاکھ گاو تَس زے پَتہٕ بیاکھ تٔمس چھ بَنان بیاکھ گاو لَچھِ بَدیٚن رۄپیَن چھِ گٲو وٕنکٮ۪س یِوان وٕنکٮ۪ن چھنہٕ سَہَل کتھ کتھ کینٛہہ گاو اَنٕنۍ وٕنکٮ۪ن چھِ واریاہ درٔج گاو لَچھَس پیٚٹھی تہِ چھِ گَژھان دَوا تہِ چھُ درٛوٚگ یِوان واریاہ فیٖڈ چھ دریٚج کوٚش چھُ درٛوٚگ مگر پھٲیدٕ تہِ چھُس واریاہ دۄد تہِ چھ دِوان سیٚٹھاہ گاو پیٚوان أندرٕ کَنۍ تھاوٕنۍ أمِس واتُن ٹایمَس پیٚٹھ أمس کوٚش دیُن تریش دِنۍ گاسہٕ دیُن اکھ نَفَر تراوُن برونٛہہ ٲسۍ تراوان صُبحَس تراوان گٲو یَلہٕ تہٕ شامَن ٲسٕس اَنان دُہَس ٲسٕس نہٕ پَتہٕ پرژھٲنی آز چھُ پیٚوان کھڑا بِہُن گٲو دۄہ کیٚن ژوٚن پَہرَن کھیٚن چیٚن واتناوُن اصل پٲٹھۍ ہر کانٛہہ چیٖز گَژھیٚس واتُن اَدٕ چھِ دِوان گاو دۄد گَرِ تے کینٛہہ نیرِ میٚوُک دیٚل نیرِ یا سبزی نیرِ کینٛہہ ژھوٚٹھ ووٚٹھ یہِ چھِس دِوان نوٗن تہِ چھِس تراوان تتھ سۭتۍ تہٕ آز چھُ گُپنَس واریاہ سَخ والُن کوٚم کوٚم پیٚوان اَنٕنۍ سۄ پیٚوان کٔشَس سۭتۍ رَلاوٕنۍ گور پیٚوان دیُن دَوا پٲشی پیٚوان کَرٕنۍ واریاہ چھُ آز درٛوٚگ گَژھان یہِ گُپُن